اَسلامُ علیکُم ورحمتہ اللہ وبركاتہوٗ یۄس ہسا یہِ کٲشِر زَبان چھِ تہٕ تِم تہٕ یِم نہٕ ہَسا ہٮ۪کان چھِ کَتھ کٔرِتھ کِہیٖنۍ یِم نہٕ کَتھ چھِ ہٮ۪کان کٔرِتھ کِہیٖنۍ تِمَن سۭتۍ چھِ یِم کَران اِشارَن منٛز کَتھ مِثال کے طور پر تہٕ یِمَن یِم نہٕ کٲشُر زانان چھِ یِمَن سۭتۍ چھِ کٲشِر کَتھ کَران اَگر ہَسا یِمَن اور کانٛہہ آسہِ سُہ آسہِ ہِندی کَران یورٕ آسہِ کٲسرِس ہِندی تَگان کَرُن سُہ ہَسا کَرِ کَرِ ہِندی پٲٹھی تیٚلہِ کَتھ اگر نہٕ وۄنۍ أمِس ہِندی اوس تَگان کِہیٖنۍ اگر ہُہ اگر اِنٛگلِش آسہِ تگان اِنٛگلِش کَرَن ہِندی آسن یا اُردو میٚکزِمَم چھِ اَسہِ عام طور پَر چھِ اَسہِ ییٚتہِ یِمٕے ترٛےٚ تِم لنٛگویج یِمَن منٛز ہسا اکھ أکِس سۭتۍ چھِ ہٮ۪کان پَنُن خیالَن ہُنٛد اِظہار کٔرِتھ تہٕ اگر نہٕ یِم آسَن تَگان تیٚلہِ چھِ کٲشُر کَران کوٗشِش کَرُن اُردو جیسے نام کیٛاہ چھی یہ کہاں روز روزتا ہے مطلب تُہۍ کَتہِ چھِو روزان تیٚلہِ چھِ یِم کَران یِتھے پٲٹھۍ یِم ہَسا اَکھ عام کٲشُر کَتھ کَران چھِ بیٚکِس سۭتۍ تٔمِس سۭتۍ ییٚمِس نہٕ یِمَن نہٕ کٲشُر چھُ تَگان کِہیٖنۍ پَتہٕ یُس یُس یِمَن وٲڈ کانٛہہ اگر سمٕجھ یِیَکھ ہور سَمجھن وول صحیح آسہِ تہٕ یِیَس کینٛہہ سَمٕجھ اگر نہٕ تیٚلہِ ہَسا چھُکھ نہٕ یِوان کِہیٖنۍ گوٚو ہسا یہِ اَکھ چیٖز کَتھ اَکھ دٔیِم چھِ یِم کَتھ کَران کُنہِ ساتہٕ اِشارو مٔنٛزۍ تہِ یا یا یِم چھِ کران کٲم نا ناو کیٛاہ ہے ناو کیٛاہ ہے اگر أمِس پَے چھِ ناوَس کیٛاہ چھِ وَنان اُردو پٲٹھۍ اَتھ چھِ وَنان ناو سُہ وَنہِ تٔمِس ناو کیٛاہ ہے ناو کیٛاہ اَستا ہے کَتہِ روزتا ہے ژٕ کَتہِ چھُکھ روزانس یہِ وَنان کَتہِ روزتا ہے کَتہِ روزتا ہے کٲم زَن چھِ پِرٛژھُن تُہۍ کیٛاہ کٲم کران چھُو یا ژٕ کیٛاہ کٲم چھُکھ کَران چھُو کٲم کیٛاہ کَرتا ہے ژٕ کیٛاہ سا کٲم کران چھُکھ کیٛاہ چھِ وَنان کٲم کیا کَرتا ہے یِتھَے پٲٹھۍ ہَسا چھِ یِم کٲشِر یِم نَفر چھِ یِتھَے پٲٹھۍ چھِ یِم کَران بیٚکِس سۭتۍ کَتھ تہٕ اَتھ منٛز چھِ یِمَن واریاہ ڈِفکَلٹی فیس پٮ۪وان کَرٕنۍ کیٛازِ یِم چھِنہٕ اَکھ أکِس سۭتۍ کھُلہٕ پٲٹھۍ کَتھ ہٮ۪کان کٔرِتھ کِہیٖنۍ اَتھ چھِ یِمَن تھوڑا پرٛابلِم حظ یِوان کَتھ کَرنَس منٛز تہٕ اَتھ خٲطرٕ وَن بہٕ تۄہہِ یُس ہَسا یہِ لنٛگویج چھِ لنٛگویج چھِ بیسکٔلی زبانٕے یَتھ منٛز ہسا اَکھ اَس أکۍ أکِس سۭتۍ چھِ ہٮ۪کان کَتھ باتھ کٔرِتھ گوٚو ییٚلہِ نہٕ اَسہِ لنٛگویج آسہِ کِہیٖنۍ ییٚلہِ نہٕ اَسہِ زبان آسہِ کِہیٖنۍ گوٚو أسۍ ہٮ۪کو نہٕ تیٚلہِ اَکھ أکِس سۭتۍ کھُل کے کَتھ باتھ کٔرِتھ کِہیٖنۍ زَبٲنۍ ہُنٛد مطلب چھُنہٕ کہِ ٲسس منٛز چھِنہٕ زٮ۪و بٔلکہِ تَگٲنی سُہ میٖڈیَم یعنی کہِ سُہ ذٔریعہٕ ییٚمہِ سۭتۍ أسۍ اَکھ أکِس سۭتۍ پَنٕنۍ خیالت خیالَن ہُنٛد اِظہار چھِ ہٮ۪کان کٔرِتھ اَکھ أکِس سۭتۍ یہِ ہَسا چھِ وٕنۍکٮ۪ن واریاہ زیادٕ پرٛابلِم چھِ پَتہٕ اَتھ یِوان واریاہ زیادٕ پرٛابلِم چھِ پَتہٕ اَتھ فیس حظ پٮ۪وان کَرٕنۍ تہٕ بیٛاکھ اَکھ چھِ اَتھ منٛز یُس اَمیُک اَکھ بیٛاکھ ڈرٛابیک چھِ سُہ ہَسا چھِ یہِ کہِ کہِ یِم اِنسان ییٚلہِ آسہِ کَتھ کَرَن وول یِم ہسا گژھن آسٕنۍ صحیح نَفر یِم گَژھن نہٕ آسٕنۍ مطلب اِن دَ سیٚنٕس کہِ یِم گژھن آسٕنۍ اَکہِ ایج ہِنٛدۍ تیٚلہِ چھِ یِم اَصٕل پٲٹھۍ کھل کے ہٮ۪کان کَتھ کٔرِتھ اگر نہٕ تَگان تہِ چھِ اورٕ یورٕ تہِ گژھِ مگر تَمہِ پَتہٕ تہِ کَرِ سُہ کوٗشِش تٔمِس پرٛژھنُک اگر یِم اَکہِ ایجہِ ہِنٛدۍ آسَن مِثال کے طور پَر کانٛہہ چھِ اورُک اورٕ زَن آسہِ بَچہِ یورُک آسہِ بوٚڈ گوٚو یِم ہٮ۪کَن نہٕ کھُل کے اکھ أکِس سۭتۍ پَنٕنۍ اِظہارُک خیال کٔرِتھ کینٛہہ چاہے پَتہٕ یِمَن لنٛگویج ٲسِن تَگان یا نہ ٲسۍنَکھ تَگان یا کانٛہہ آسہِ زیادٕ بٔڑٕ یور آسہِ لۄکُٹ یا ہور آسہِ مین یور آسہِ ہورٕ آسہِ زٔنۍ تہٕ یورٕ آسہِ مٔہنیوٗ یِم چیٖز ہسا چھِ اَتھ منٛز یِوان یا اورٕ آسہِ کانٛہہِ زیادٕ أمیٖر تٔمِس آسہِ ہاے فاے سٹیٹَس یورٕ آسہِ لو یِم تہِ چھِ تھوڑا شَرم کَران اَتھ منٛز تہِ چھِ کٲشِر زیادٕ شَرم کَران اَکھ أکِس سۭتۍ کَتھ باتھ کَرنُک واریاہ کینٛہہ بیٛاکھ اَکھ چھِ اَتھ منٛز یِوان اَہم یُس یِوان چھِ سُہ ہَسا چھِ یہِ کہِ کٲشرٮ۪ن منٛز یِم ہَسا زیادٕ تَر یِمہٕ پرٛٲنۍ لوٗکھ چھِ یِم چھِنہٕ زیادٕ پَسنٛد کَران اکھ أکِس سۭتۍ کَتھ باتھ کَرٕنۍ کینٛہہ یِم چھِ واریاہ کَم قلیٖل کَران تہٕ بِمُقابَل تٕمہٕ یِم ہَسا یَنٛگ چھِ أزِکۍ یُس ہَسا نٔو وٕنۍکٮ۪ن پرٛزٮ۪نٛٹ جَنریشَن چھِ پرٛیٚزٮ۪نٛٹ جَنریشَن چھِ کَتھ کَران فرینٛکلی تِم چھِنہٕ کانٛہہ ڈَر رَٹان تِم چھِنہٕ تِمَن چھِنہٕ کُنہِ قٕسمہٕ خوف بٔلکہِ تِم چھِ فرٛیٖلی اَکھ أکِس سۭتۍ کَتھ باتھ کَران ییٚلہِ کہِ زَن پرٛٲنۍ چھِنہٕ تِتھ پٲٹھۍ ہٮ۪کان کٔرِتھ کِہیٖنۍ یِمہٕ چھِ منٛدچھان یِمَن چھِ اَکہِ قٕسمٕچ شَرم یِوان یہِ تہِ ہَسا چھِ اَتھ منٛز بیاکھ فیٖچَر تہٕ الغرض چھُ سون یِتُے کہِ یِمَن چھِ تھوڑا اَتھ منٛز ڈِفکَلٹی فیس کَران بیٚیہِ اگر یِمَن باسان چھِ أکیٛاہ اَسہِ ہسا ؤنۍ وٲڈ اورٕ یور تہٕ یِمَن چھِ اَمہِ سۭتۍ تہِ مندچھ یِوان یِم چھِنہٕ پَتہٕ ہٮ۪کان کٔرِتھ اَکھ أکِس سۭتۍ کھُل کے کَتھ باتھ کٔرِتھ کینٛہہ یِتھ پٲٹھۍ ہَسا یِمَن کَرٕنۍ ٲس تہٕ اسی لیے چھِ سٲنۍ گُزٲرِش سٲنۍ رِکوٮ۪سٹ چھِ یِہوٚے کہ کیٛازِکہِ کٲشرٮ۪ن چھِنہٕ تیُتھ ایٚکٕسپوجَر مِلان یُتھ ہَسا باقیَن میلیومُت چھُ آسان اَتھ خٲطرٕ گوٚژھ یِمَن پرٛاپَر ایٚکٕسپوجَر مِلنہٕ یُن